ییٚلہِ حظ أسۍ دوا چھِ دِوان یہِ سٲنۍ زٔمیٖن چھِ دران اَتھ چھُ آسان روٗد پیٛومُت اَتھ چھِ گژھان لَتہٕ موٚنٛڈ یہِ چھِ شِشتٕر گژھان اسہِ چھِ یہِ دران یہِ سٲنۍ زٔمیٖن اَگرٔے وۄنۍ تاپھ آسہِ ہا یہِ سٲن زٔمیٖن آسہِ ہا یَلہٕ روزان اسہِ حظ چھِ مَجبوٗری گژھان یِتھُے اوٚبُر چھُ ژَلان أسۍ حظ چھِ تُلان موٹر نیران چھِ أسۍ باغَن دوا کرنہِ یہِ سون دوا گژھہِ ہا کامیاب یوٗت تاپھ کرِ ہا تیٖتۍ پیٚیہِ ہان اسہِ کَم دوا دِنۍ اسہِ حظ چھِ سِکیب کھسان اَمہِ اوٚبرٕ سۭتۍ اسہِ حظ چھُ اَمہِ اوٚبرٕ سۭتۍ پَنَس ترٛامہٕ داغ کھسان یہِ پَن حظ چھُ اسہِ گژھان لیٛدُر اَمہِ سۭتۍ اَمہِ بٲرشہِ سۭتۍ وۄنۍ حظ چھِ یہِ سٲنۍ زٔمیٖن تیٚلہِ روزان یَلہٕ أسۍ ییٚلہِ یہِ گُہہ یہِ ییٛتھ گُہہ چھِ وَنان گُہہ کھاد چھِ وَنان أسۍ حظ چھِ یہِ گُہہ پاہ وَنان أسۍ چھِ وَنان تَتھ پاہ أسۍ حظ چھِ یہِ باغن منٛز تھاوان جمع تَتھ حظ چھُ پَتہٕ پیٚوان تِم لوسہٕ گُتجہِ لوسہٕ تَتھ حظ چھِ بَنان اسہِ گُہہ کھاد پَتہٕ حظ چھِ أسۍ ترٛاوان یِمن ژوٗنٛٹھۍ کُلیٚن تِم ژوٗںٛٹھۍ کُلۍ چھِ واریاہ کڑان تَمہِ سۭتۍ سُہ چھُ روزان یَلہٕ سُہ زٔمیٖن وونۍ ییٚلہِ یہِ بٲرِش چھِ کران پٮ۪ٹھہٕ چھِس أسۍ لَتہٕ موٚنٛڈ کران گژھان دوا دِنہِ أسۍ چھِ مَجبوٗر گژھان أسۍ چھِ دَپان بیٚمٲرۍ آیہِ کُلیٚن أسۍ حظ چھِ نیران پَتہٕ یِتھٔے پٲٹھۍ نَنٕے نأڈۍ چھِ نیران موٹر ہیٚے ہیٚے دِوان چھِس سُہ دوا اَگر نہٕ أسۍ یہِ دوا دِمو سٲنِس ژوٗنٛٹھِس نَہ حظ یہِ کِہینۍ اَتھ حظ کھسہِ بیٚمٲرۍ أسۍ حظ چھِ روزان وۄنۍ خبردار مگر اوٚبُر چھُ اسہِ مشکل